وعلیکُم السلام آ اَصٕل پٲٹھۍ تُہۍ چھُ ٹھیٖک اچھا تُہۍ مَہ چھُو یہِ زیادٕ مَہ چھُو ٹھنٛڈٕ ونٛڈٕ کھٮ۪وان اچھا ۂٹِس چھُے ژےٚ کٕرٛہہ باسان تھوڑا ژٕ وَن تہٕ مےٚ یہِ کیٛاہ چھِ اَتھ ونان اَکھ گژھِ یہِ ترٛیش چیٚنۍ یا بایلٕڈٕے اۭں گَرمٕے گرمٕے ترٛیش گژھِ چیٚنۍ تہٕ بیٚیہِ کٔرۍتو تُہۍ کٲم کیٛاہ چھِ اَتھ ونان اَتھ گوٚو پٮ۪رٮ۪سٹٕمال ڈولو أنۍوُس تہٕ بیٚیہِ کٔرِو کٲم کیٛاہ چھِ اَتھ وَنان بیٚیہِ تھٲیوُس اٮ۪نٹی بَیاٹِک کیٚنٛہہ آ اٮ۪نٹی بَیاٹِک تھاووس کیٛاہ چھِ اَتھ ونان اٮ۪ما اٮ۪ماکسِلیٖن پوٹیشِیَم کٮ۪لوِنیٹٕت کھیٚیِو تہٕ بٮ۪ٹَر گژھِ سُہ کھیزیو آگمٮ۪نٹَنُک آ تہٕ ترٛٮ۪ن دۄہن صُبحٲے شامَس تہٕ صُبحٲے اَکھ پھوٚل تہٕ شامَس اَکھ پھوٚل بیٚیہِ کھیٚیِو پیرٮ۪سٹٕمال ترٛےٚ ترٛےٚ آ گٲنٛٹہٕ گٔژِتھ تہٕ